یُس مےٚ تۄہہِ نِش آڈر اوس کوٚرمُت یہِ ہٮ۪کیا کینسل گٔژھِتھ آڈر کینسلیشن سۭتۍ سۭتۍ چھس بہٕ یتہِ یژھان ونُن زِ مےٚ گژھن پۄنٛسہٕ یِنۍ اکاونٹس منٛز واپس یُس مےٚ تۄہہِ پے اوسُو کوٚرمُت تِکیٛازِ مےٚ کوٚر پنُن آڈر کینسل بہٕ چھس نہٕ یژھان یہِ چیٖز آڈر کرُن کہیٖنۍ آڈر کرنس سۭتۍ سۭتۍ چھس بہٕ آڈر کینسل کرنس سۭتۍ سۭتۍ چھس بہٕ یِتہِ یژھان ونُن زِ مےٚ گژھن پونٛسہٕ تہِ اکاونٹس پننس واپس یِنۍ